یُس ہسا ٹیوٗزِزٕم ڈِپاٹمیٚنٹ چھُ سُہ ہسا چھُ دۄہ کھۄتہٕ دۄہ مطلب کہِ مطلب ٹیوٗرِسٹ چھِ تِم ہسا چھِ دۄہ کھۄتہٕ دۄہ بَڑان کٔشیٖر منٛز یِنہٕ سۭتۍ تِکیازِ اَگر أسۍ وُچھ پٔتمہِ لَٹہِ ییٚلہِ کرونا اوس کووِڈ نَیَنٹیٖن ییٚلہِ اوس تَمہِ سۭتۍ ہسا رُکے واریاہ ٹیوٗ ایٚکٹر ٹیوٗرِسٹ تَمہِ کِنۍ ہسا یُس ہسا سُہ ٹیوٗرِزٕم ڈِپاٹمیٚنٹ اوس سُہ ہسا اوس سُہ ہسا اوس دۄہ کھۄتہٕ دۄہ مطلب کہِ کَم گژھان سُہ نہ سا اوس نہٕ ہُران کِہیٖنۍ سُہ نہ سا اوس نہٕ ڈِکریٖز گژھان کِہیٖنۍ تِکیازِ اَگر ہسا أسۍ وُچھو مطلب کہِ تِمَن دۄہَن ہسا ٲسۍ پرٮ۪تھ کٲنسہِ بین گرِ نیرنَس کٲنسے نہ سا ٲسۍ نہٕ دِوان گرِ نیرنہٕ کِینٛہہ بین ٲسۍ اَمہِ موٗجوٗب زِ تَمہِ وِزِ ہسا اوس کووڈ پھٔہلیومُت کووِڈ سۭتۍ نہ سا ٲسۍ نہٕ تِتھ پٲٹھۍ اکھ ٲسۍ نہٕ نیران گرِ کِہیٖنۍ بیٚیہِ ٲسۍ نہٕ دِوان باقین مطلب کہِ مُلکَن ٲسۍ نہٕ بیٚکِس مُلکَس منٛز دِوان گژھنہٕ کِہیٖنۍ تِکیازِ یُس سا یہِ کووِڈ اوس یہِ سا ٲسۍ کوٚمنِکیبٕل ڈِزیٖز یہِ سا ٲسۍ پھیلان پھٔہلان أکِس نِفرٕ سٕنٛدۍ پٮ۪ٹھ بیٚکِس نَفرَس تام تَوے ہسا اوس نہٕ یُس سون ٹیوٗرِزٕم ڈِپاٹمیٚنٹ اوس سُہ سا اوس ٹیوٗزِزٕم اوس سُہ سا اوس تَمہِ وِزِ دۄہ کۄتہٕ دۄہ کَم گژھان مَگر اَگر ہسا أسۍ تَمہِ بہ نِسبتہٕ أزِچ کَتھ کَرو زٕ ساس زٕتووُہ تہٕ زٕ ساس ترٛوُہ پَرُس تہِ ہسا ٲسۍ واریاہ ٹیوٗرِسٹ یاترِی ٲسۍ یاترِی تہِ ہسا ٲسۍ واریاہ باقین جاین پٮ۪ٹھ اۭں ٹیوٗرِسٹ تِم تہِ ہسا ٲسۍ واریاہ اَتھ ہسا یہِ ہسا اوس پَرسہٕ پٮ۪ٹھ ہسا گوٚو اَتھ منٛز ہُرٛیر نہ تہٕ ہسا اوس یہِ دۄہ کھۄتہٕ دۄہ کَم گژھان یہِ سا اوس تَمہِ موٗجوٗب کَم گژھان تِکیازِ کٔشیٖر ٲسۍ کٔشیٖرٕے یٲژٕ نہٕ کینٛہہ پوٗرٕ دُنیا اوس ہیٚنہٕ آمُت کَرونا وایرَسس منٛز اَمہِ کِنۍ ہسا پیٚو سانہِ کوٚمنِٹی پیٚیہِ تہِ یہِ اَثر زِ گۄڈٕنیٚتھ اَگر أسۍ وُچھو یِم ہسا کٔشیٖر ہِنٛدۍ کیٚنٛہہ غریٖب لُکھ چھِ أڑۍ ہسا چھِ آسان مطلب کہِ اَڑیو چھُ آسان ییٚلہِ بال تَل یاترِی چھِ آسان اَڑیو چھُ آسان تَتہِ کینژھو گرَو غریٖب گرو چھُ آسان پَنٕنۍ ہوٹل کھوٗلمٕتۍ کیٚنٛژھو غریٖب گر کیٚنژھۄ گرو چھُ آسان مطلب کہِ پَنٕنۍ تِم گُرۍ نِمٕتۍ یِم ساران چھِ تِمن یاترِین آسان اَکہِ جایہِ پٮ۪ٹھ بیٚکہِ جایہِ تام یُس ہسا تَمیُک اَثر چھُ سُہ سا اوس سانہِ کوٚم کوٚمنِٹی پٮ۪ٹھ تہِ پیٚوان تِکیازِ اَگر أسۍ وُچھو ییٚلہِ ہسا کَرونا اوس پتہٕ ہسا ٲسۍ تم تہِ بِچٲرۍ گرٕ وٲلۍ آسان یِمن بِچارٮ۪ن گرٕ مطلب کہِ یِم تمہِ گُرِ سۭتۍ چلان ٲسۍ تِہُنٛد عیال اوس تمہِ گُرِ سۭتۍ چلان یُس سُہ گُر دۄہَس زینان اوس مطلب تِمن ٹیوٗرِسٹَن سارنَس پٮ۪ٹھ اَکہِ جایہِ تام بیٚکِس جایہِ شامَن ٲسۍ تِم کھیٚوان پَتہٕ اَگر اَگر أسۍ وُچھو تِمن دۄہن ہسا پیٚیہِ واریاہ بُرٕ اَثر مطلب کہِ اَتھ کوٚمنِٹی پٮ۪ٹھ یم ہسا مطلب کہِ تِجارَت ٲسۍ کران یِمن دۄہَن یِمن دۄہَن یور سَیاح ٲسۍ آسان آز ہسا چھِ خۄدا صٲب کٔرِنۍ ہُرٛیر وۄنۍ مطلب کہِ تِہِنٛدِس تَتھ کَماونَس منٛز آز ہسا چھِ وۄنۍ اَصٕل تِم کَماوان تِکیازِ پٔتمہِ پَرُس ؤرۍ یَس تہٕ یِہُس ؤرۍ یَس ہسا آیہِ کٔشیٖر منٛز واریاہ ٹیوٗرِسٹ ییٚمہِ سۭتۍ ہسا یہِ اَثر پیٚو زِ یِم بِچٲرۍ مطلب کہِ ڈراے فروٗٹ ٲسۍ تَتہِ آسان بِزنٮ۪س کران چاے ٲسۍ آسان بٲگراوان تِمَن ٹیوٗرِسٹَن ہِنٛدۍ خٲطرٕ تِمو ہسا ٲسۍ تَتہِ آسان لۄکٕٹۍ لۄکٕٹۍ ہوٹَل بَنٲومٕتۍ یمہِ ہوٹلہٕ سۭتۍ تِم پَنُن گرٕ ٲسۍ چَلاوان وۄنۍ ہسا اوس تِمن پٮ۪ٹھ واریاہ اَثر آسان نہ تہٕ ہسا اوس تِمن پٮ۪ٹھ بِچارٮ۪ن سٮ۪ٹھاہ بُرٕ اَثر وۄنۍ خۄدا صٲبٕنۍ مہربٲنۍ وۄنۍ کووِڈ تہِ مۄکلیو تِمو تہِ ہسا لوگ وۄنۍ مطلب کہِ پَنُن کار شُروٗ کَرُن تِکیازِ تِہُنٛد کار ہسا اوس آسان أتھۍ پٮ۪ٹھ ییٚلہِ ٹیوٗرِسٹ ٲسۍ کَشمیٖر یِوان پَتہٕ ہسا ٲسۍ آسان تِم یی کران یا تہٕ ٲسۍ مطلب کہِ ہوٹَل پَنٕنۍ کھولان نہ تہٕ ٲسۍ گاڑِ گاڑٮ۪ن منٛز ساران گایِڈ بَنان گیڈِنگ ٲسۍ کران ییٚلہِ ہسا کَرونا ٲسۍ تِمن دۄہَن منٛز ہسا ٲسۍ یِم بِچٲرۍ سٮ۪ٹھاہ مطلب کہِ سۄ بد حالت ٲسۍ یِم گٔمٕتۍ مَگر اَگر أسۍ وُچھو خۄدایَس کُن لاکھ شُکُر آز ہسا چھِ واریاہ اَصٕل تِم تِکیازِ اَمہِ سۭتۍ تہِ اوس ٹیوٗرِسٹَن ہُنٛد یُن گژھنہٕ سۭتۍ تہِ چھُ سانہِ کوٚمنٹی پٮ۪ٹھ تہِ واریاہ اَثر پیٚوان سٲنِس مطلب کہِ روزگارَس پٮ۪ٹھ